ہیٚلو اسلامُ وعلیکُم تُہۍ چھُو حظ گایِڈ لوکَل گایِڈ مےٚ حظ ٲسۍ ییٚتہِ ہوٹٕلَس منٛز ٹیٛوٗرِسٹہٕ زٕ ژور حظ تِمَن اوس گایِڈ کَرُن حظ تِمَن چھِ واریاہَن جایَن گژھُن وِزِٹ کَرنہِ تِمَن اوس گایِڈ کَرُن حظ چلو جِناب شُکریہ